بِسمِ اللہِ الرحمٰنِ الرحیٖم أسۍ چھِ روزان کۄلگٲمِس منٛز ییٚتہِ حظ چھُ أسۍ چھِ روزان ڈِسٹِرٛک کۄلگٲمِس منٛز ییٚتہِ چھُ ٹوٗرسٹہٕ سپوٹ یُس ییٚتہِ ۄُچھن لایق جگہ چھُ سُہ حظ چھُ أہربل أسۍ حظ چھِ أہربل گژھان تتہِ چھُ گژھان اسہِ واریاہ اصٕل چیٖز سُہ گوٚو اکھ گوٚو کھیٚون چیٚون تتہِ تتہِ چھِ واریاہ رُت بریانی چھِ تتہِ بنان یکھٕنۍ چھِ کٲشرٕے مطلب یَتھ پٮ۪ٹھ کٲشر چھِ ونان یکھٕنۍ چھِ ونان یا بریانی چھِ چھِ بنان بیٚیہِ چھِ تتہِ واریاہ اصٕل پلو پلو چھِ تتہِ میلان واریاہ اصٕل یِم أسۍ تتہِ خۄش چھِ گژھان تتہِ انٕنۍ أسۍ چھِ واریاہہِ ولۍ تور مگر تتہِ چھِ أسۍ أسۍ چھِ امے موٗجوٗب گژھان امہِ موٗحوٗب تکیازِ تتہِ چھِ واریاہ اصٕل کھیٚون چیٚون میلان بیٚیہِ چھُ تتہِ اصٕل ٹوٗرسٹہٕ پٕلیس تتہِ چھِ واریاہ خوٗبصوٗرتۍ تتھ تتہِ چھِ یوان واریاہ مزٕ کھیٚنَس چیٚنَس بیٚیہِ پلو اننَس تتہِ چھِ واریاہ اصٕل پٔلو آسان